اِنڈیاہَس مَنٛز یِم زَن لوکَل یم یِم ٹیٛوٗرسٹ ایٹریٚکشَن چھِ تِم چھِ سانہِ سِٹیٹ مَنٛز یا جموں اینٛڈ کشمیٖرَس مَنٛز اَتہِ چھِ واریاہ ٹیٛوٗرِسٹہٕ سُپاٹ یم زَن اَیٹریٚکٹہٕ چھِ کَران فارٮ۪ن ٹیٛوٗرسٹَن فار ایٚگزامپُل سٲنۍ جموں اینٛڈ کشمیٖر چھِ یوان وَننہٕ کہِ یہِ ہَسا چھِ پیرَڈایس آن أرتھ جنت زمیٖنَس پٮ۪ٹھ ییٚتہِ چھُ پہلگام چھُ یُس زَن اَیٹریٚکٹہٕ چھُ کَران واریاہَن لُکَن گُلمرگ چھُ یا چھُ سریٖنَگَر چھُ یا اِنڈیاہَس مَنٛز چھُ گووا بیٖچ یُس زَن اَیٹریٚکٹہٕ چھُ کَران لُکَن یا چھُ شملا چھُ واریاہ واریاہ جایہِ چھِ یم زَن اَیٹریٚکٹہٕ چھِ کَران ٹیٛوٗرِسٹَن کہِ تِم یِن جموں اینٛڈ کشمیٖر یا چھُ ییٚتہِ کیٛاہ چھِ یتھ ونان گووا بیٖچ چھُ تور چھِ یِوان واریاہ لُکھ وُچھنہِ واریاہ جایہِ چھِ یِم زَن فیمَس چھِ ہِندوستانَس مَنٛز یِم اَیٹریٚکٹہٕ چھِ کَران یمن ٹیٛوٗرِسٹَن کہِ تِم کَرن وِزِٹ اِنڈیا